ہاں بہٕ چھَس یَژھان لَکاسا رٮ۪سٹورنٛٹ یُس چھُ یہِ چھُ بڈگٲمِس منٛز اَکھ نوٚوٕے رٮ۪سٹورنٛٹ چھِ یہِ بہٕ چھَس یَژھان اَتھ کیںٛہہ اِنَسٹرٛکشَنٕز یِمَن سوزٕنۍ رِلیٹِڈ رٮ۪سٹورنٛٹَس مطلب کینٛہہ چھِ اِنَسٹرٛکشن یِمَن کیٛاہ کیٛاہ چھُ کَرُن مگر بہٕ چھَس وَنان بہٕ کِتھ کٔنۍ سوزٕ وۄنۍ اگر بہٕ یِمَن کیٛاہ چھِ اَتھ وَنان اِتھَے کٔنۍ وَنہٕ یِمَن روزِ نہٕ یاد کِہیٖنۍ وۄنۍ چھَس بہٕ یَژھان ایپ آر وٮ۪بسایٹ پٮ۪ٹھ یِمَن وَنُن سُہ ایپ چھےٚ رٮ۪سٹورنٛٹ پیٖزی ڈاٹ کام ایپ امہِ پٮ۪ٹھ چھَس بہٕ یِمَن یَژھ کَران کینٛہہ چیٖز رِکاڈ زِ تۄہہِ چھُ اِنَسٹرٛکشَنٕز کہِ مطلب تھوڑا بہت آے شِکایت کہِ اَتہِ چھُنہٕ اَصٕل پٲٹھۍ واتان خٲطردٲری کَسٹمَرَن کِہیٖنۍ مطلب جلدی چھِنہٕ فُڈ واتان کِہیٖنۍ وٕنہِ چھِسو بہٕ تۄہہِ یَتھ ایپہِ پٮ۪ٹھ کَران پیٖزی ڈاٹ کامَس پٮ۪ٹھ چھَسو بہٕ تۄہہِ کَران اِنَسٹرٛکشَنٕز سٮ۪نٛڈ کہِ یِمَن گژھِ اَصٕل پٲٹھۍ واتُن اگر زیادٕ بہٕ چھَس اَمِچ آنَر اگر تۄہہِ زیادٕ مطلب کہِ تُہۍ ہیٚکِو مےٚ یَتھ اَتھ ایپہِ پٮ۪ٹھ ؤنِتھ اَمہِ ایپہِ تھرٛوٗ لِنٛک کٔرِتھ مےٚ سٮ۪نٛڈ تھرٛوٗ وٹسیپ کہِ اَسہِ چھِ کَمٕے ٹیبٕل پیٚوان یا کینٛہہ بہٕ کَرٕ تمیُک اَرینٛجمٮ۪نٛٹ تہٕ تُہۍ ؤنِو باقٕے مگر کسٹمَرَن گژھِ نہٕ کٕہٕنۍ تہٕ یہِ گژھُن کیٛاہ چھِ اَتھ وَنان تِمَن گژھِ کٕہٕنۍ شکایتُک موقعہٕ یُن تِم یہِ تۄہہِ اگر بیٚیہِ پٮ۪نو مُلٲزِم بَڑاوٕنۍ بَڑٲیِو تہٕ تمیُک یہِ تُلہٕ بہٕ تہٕ مُعاوضہٕ گوٚو تمیُک مےٚ بہٕ دِمہٕ تِمَن تمیُک پونٛسہٕ پانَے مگر کسٹمَرَن گژھِ نہٕ کٕہٕنۍ کیٛاہ چھِ اَتھ وَنان شکایت یِنۍ تہٕ بہٕ دِمو تۄہہِ تمِکۍ تمیُک پونٛسہٕ تہِ کَرٕ بہٕ الگ تہٕ بیٚیہِ اگر مےٚ تَتھ پیمٮ۪نٛٹ تہِ پیٚیو بَڑاوٕنۍ بہٕ بَڑاو مگر کَسٹمَرَن مہ دِیِو کِہیٖنۍ شکایتُک موقعہٕ اَسہِ گژھن زیادٕ تر کَسٹمَر کیٛازِکہِ اَسہِ چھُ وٕنہِ نوٚوٕے رٮ۪سٹورنٛٹ کھوٗلمُت ییٚتہِ اَتہِ ایریا ہَس منٛز ٹیبٕل بَڑٲیِو بیٚیہِ یہِ سُہ کسٹمَرَن تِمَن گٔژھِو جلدی مطلب کیٛاہ چھُ تۄہہِ ضرورت کِتھ کٔنۍ چھُ تۄہہِ ضرورَت کھٮ۪ن چٮ۪ن تہٕ تمیُک سورُے یہِ مینوٗ چھُ مینوٗ بُک تَتھ منٛز بڑٲیِو بیٚیہِ ڈِشِز پَتہٕ گوٚو سُہ بیٛاکھ کہِ میون بہٕ بَڑاو تمہِ خٲطرٕ الگ کُک اَنَن بہٕ تمہِ خٲطرٕ تہٕ مگر یِم اِنَسٹرٛکشَنٕز بہٕ یِم دِوان چھِ یِم کٔرِو فالو بیٚیہِ گژھن پٕلیٹ اَصٕلۍ آسٕنۍ صاف گژھن آسٕنۍ جلدی جلدی چھِ تِم چھَلٕنۍ بیٚیہِ کُرسی ٹیبٕل گژھِ آسُن اَصٕل پٲٹھۍ یِمَن صفٲیی کٔرِتھ ٹیبٕل گژھن صاف آسٕنۍ بَس یہِ چھےٚ مےٚ تۄہہِ یہِ کَرُن یہِ چھَسو بہٕ تۄہہِ اِنسٹرٛکشَنٕز دِوان